شَتوُہ جنؤرِیِکۍ دۄہ چھِ ہِندوستانَس قانوٗن آمٕتۍ لیکھنہٕ پنٛداہ اگستٕکۍ دۄہ چھِ ہِندوستان آزاد گوٚمُت زٕ ساس سَتَس منٛز چھِ میون دوس زامُت زٕ ساس شیٚے ہَس منٛز چھُس بہٕ زامُت کُنہٕ تٕرٛہِمہِ چھِ سکوٗلَن چھُٹی آسان